بَٛنڈپٲرِس منٛز چھِ واریاہ سِیٲسَتی لیٖڈر یَتھ ڈِسٹرکَس منٛز چھِ ڈِوجن وایِز پَنٕنۍ پَنٕنۍ یِم سِیٲسِتی لیٖڈر یِمَن منٛز چھِ یِم چھِ پَنٕنٮ۪ن پَنٕنٮ۪ن ضلعن ہٕنز کٲم کَران ییٚتیُک ایم ایل اے چھُ ییٚتہِ ییٚتہِ چھُ ایم ایل اے اَسہِ نِظ نظامدیٖن اُسمان چھُ نِظامدیٖن چھُ بیٚیہِ چھِ پَنٕنٮ۪ن پَنٕنٮ۪ن گامَن منٛز آسان واڑ مٮ۪مبر بیٚیہِ چھِ آسان سَرپَنچ پَنٕنٮ۪ن پَنٕنٮ۪ن أکِس أکِس گامَس منٛز چھِ آسان اَکھ اَکھ سَرپَنچ

کٲمہِ کَرٕنۍ مَگر وُنہِ چھےٚ نہٕ کٔرِمَژٕ کیٚنٛہہ تِم چھِ واریاہ وادٕ کٔرمٕتۍ بہٕ کَرٕ ہُو کٲم سَڑکہٕ بَناوٕ آب آنناوٕ فٮ۪کٹری بَناوٕ واریاہ کیٚنٛہہ ووٚنمُت مَگر وُنہِ چھَنہٕ کٔرمٔژ کاٛنہہ کانٛہہ کٲم سَڑکہٕ بَنٲونٲوٮ۪ن باقٕے کٲم چھِس وُنہِ کَرنَے وۅنۍ چھُ تٔمِس واریاہ ٹایِم وُچھو کیٛاہ کَرِ برٛونہٛہ کُن کریٛا کٲم پنٕنۍ کِنہٕ سُہ تہِ دِیہِ دوکھٕ